ہیٚلو اسلام علیکُم جناب ٹھیٖک چھُو حظ جناب أسۍ حظ چھِ شُپین پیٚٹھ اَسہِ آیہِ یور بٹ ٹرٛیڈٲرٕس فون جناب اَسہِ اوس گرِ فنٛکشن رَژھ کھنٛڈ اَسہِ ٲسۍ یم ڈِسپوزل وِسپوزل ضرَوٗرت ایٚو ایوییبٕبل چھا سورُے کیٚنٛہہ چھا حظ اَسہِ گژھِ نہٕ اورٕ یور پیٚون گژھُن کہیٖنٛۍ ہر کانٛہہ چیٖز ویٖز کال کالٹی کالٹی چھسا ٹھیٖک کالٹی چھِ ٹھیٖک نا ریٹھاہ ویٹھاہ کیٛاہ میلہِ اَسہِ ہول سیل ریٹھٕے نا اَسہِ چھ اَکھ یِم ڈِسپوز وِسپوز ہر کانٛہہ سامان یُس اَتھ لگہِ یِم چمچہٕ ومچہٕ ہیٚتھ چھِ یِوان ڈِسپوز چھِ اَتھ یِوان ایٚکوا فِنٕچ ترٛیش چھ یِوان اَتھ ڈیٛوٗ حظ چھِ اَسہِ ضروٗرت اَتھ سۭتۍ سلاد پلیٹ چھ اَتھ سۭتۍ ضروٗرت یِم حظ چھ پٍنژٕہ شتوُہ اَسہِ ضروٗرت پٍنٛژٕہمہِ پٍنٛژٕہمِس پیٚٹھ میلہِ اَسہِ نا

یہِ حظ چھُ تھاوُن ژتجہن ترٛامیٚن خأطرٕ اَسہِ ایویلیبٕل سِٹاک سر تیٚلہِ ؤنۍتَو اَسہِ اَسہِ کٔژ دۄہ برٛوٗنٛٹھ یِم اَسہِ کٔژ دۄہ برٛوٗنٛٹھ یِمو تیٚلہِ أسۍ تہٕ أسۍ اَنہاو یہِ دوٚپمو تیٚلہِ ؤنۍتَو اَسہِ أسی کر یِمو چلو حظ ٹھیٖک چھُ یہِ پیمنٛٹ میتھڈ چھا آن لاینٕے کِنہٕ آن لایِن پیمِنٹ ہیٚکوا أسۍ کٔرِتھ چلو حظ ٹھیٖکھ چھُ تیٚلہِ ڈیلور چھُو ہیٚکان تُہۍ کٔرِتھ چلو حظ تیٚلہِ اگر تُہۍ ڈیلورٕے کٔرِِو تہٕ پیٚمِنٛٹ کرو أسۍ آن لایِن میتھڈٕے چلو حظ واٹس ایپ تھاوٕ بہٕ سٹیٹمنٹ ترٛٲوِتھ ایٚڈرس تہِ ترٛٲوِتھ سورٕے اَوا اَوا شُپین ڈِسٹرکٹ پٮ۪ٹھ چلو حظ ٹھیٖک چھُ أسۍ تھاوَو تیٚلہِ ترٛٲوِتھ